سٲنِس گامَس منٛز چھِ واریاہ لوکَل کارخان دانہِ چھُ دانہِ کارخان چھِ ژوٗنٛٹھۍ کارخان چھِ بیٚیہِ تہِ چھِ گاڈٕ فارم تہِ أسۍ چھِ تِمَن منٛز واریاہ زینَان تہٕ کُنہِ ساتہٕ چھِ مُش کُنہِ ؤریَس منٛز چھِ مُشکِل تہِ یِوان مگر تیٚلہِ تہِ چھِ أسۍ کَران پَتہٕ تِم دَرگُزر اَتھ منٛز چھُ واریاہ زینُن تہِ زیننُک زینُن تہِ أسۍ زینَن تہِ واریاہ